ہٮ۪لو اَسلام علیکُم وَعلیکُم اَسَلام اَہن حظ تُہۍ چھو حظ ٹھیٖک اَہن حظ سٲری ٹھیٖک تُہۍ چھِوا سٲری ٹھیٖک گَرِ تُہۍ چھِو حظ ییٚتہِ تۄہہِ چھِ حظ ییٚتہِ پٮ۪ٹھ کیٛاہ چھِ وَنان اَتھ جِولر شاپہٕ پٮ۪ٹھ اَسہِ حظ اوس یہِ ضوٚرَتھ نَہ سۄن تُہۍ ؤنِو مےٚ آز مطلب آز کیٛاہ چھُ ریٹ کیٛاہ چھُ اَسہِ آز اَچھا ٹھیٖک تُہی ؤنِو ڈِزاین کٔمۍ کٔمۍ چھِو تۄہہِ اَسہِ حظ أسۍ مُغل سٮ۪ٹ ضروٗرَتھ بیٚیہِ اوس چھِنَہ یِم آز ڈِزاینَس پٮ۪ٹھ تِم بالی درامٕتۍ بیٚیہِ تم یہِ تِم دوٗر چھِنَہ تِم آسن تِم تھری سِٹٮ۪پٕس تِم آسن تھوڑا یِہٕے تِمن چھُو آسن تۄہہِ ڈِزاین سُہ اَصٕل ڈِزاین مگر تَتھ چھُو آسان تِم ترٛےٚ تٕم ہُم ہی اَچھا یہِ تُہۍ ؤنِو مےٚ شاپ کٔژ بجہِ چھُو تۄہہِ آسان بنٛد یا یہِ کٔژ بجہِ چھُ صُبحن کھُلن اَچھا ٹھیٖک چَلو کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمو تُہنٛدِس شاپس پٮ۪ٹھ اَچھا ٹھیٖک تۄہہِ چھُوا یَتھ پٮ۪ٹھ پیج کیٚنٛہہ اِنسٹاگرامس پٮ۪ٹھ فیس بُکس پٮ۪ٹھ یَتھ پٮ۪ٹھ أسۍ

چَلو کیٚنٛہہ چھُنہٕ پَرواے أسۍ تُلِو حظ کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمو شاپس پٮ۪ٹھ یہِ بیٚیہِ وٕچھَو أسۍ آنلایَن تہِ کیٚنٛہہ تہٕ تُلِو کیٚنٛہہ چھُنہٕ پَرواے تُلِو بِہِو